سٲنِس ڈِسٹِرٛکَس منٛز چھِ ناو ڈِسٹِرٛک کۄپوور تہٕ ییٚتہِ چھِ یِوان واریاہ واریاہ فَصٕل چھِ یِوان ییٚتہِ وۄپداونہٕ یِمَن منٛز دانہِ چھِ مَکٲے چھِ رازما چھِ اَمبٕرۍ چھِ بٲقی کیٚنٛہہ چیٖز چھِ فرٛوٗٹٕس چھِ واریاہ ییٚتہِ چھِ یِوان واریاہ کیٚنٛہہ سبزی تِم وۄپداونہٕ تہٕ یِمَن ییٚتہِ چھِ واریاہ زٔمیٖن یُس أسۍ کَران چھِ زٔمیٖندٲری خٲطرٕ اِستعمال وۄنۍ گوٚو یُس یہِ زٔمیٖندٲری خٲطرٕ کَران چھِ أسۍ اِستعمال أسۍ دانہِ وۄپداوان چھِ أسۍ مَکٲے چھِ وۄپداوان یا ٹماٹَر سبزی چھِ وۄپداوان کیٚنٛہہ فَضہٕ اَمبٕرۍ چھِ تِم وۄپداوان تہٕ اَمۍ سۭتۍ چھِ گژھان کٲم اَمۍ سۭتۍ چھِ اَکھ أسۍ پانَس واتان فٲیدٕ تہٕ بیٚیہِ چھِ بٲقِیَن تہِ واتان فٲیدٕ أسۍ چھِ نِوان یہِ پَتہٕ مارکیٹَس منٛز مارکیٹَس منٛز چھِ ژھٕنان أسۍ یہِ کٕنِتھ پَتہٕ چھِ اَسہِ اَتھ پونٛسہٕ یِوان اَمۍ سۭتۍ چھِ واتان سانہِ اِکانمی واتان واریاہ فٲیدٕ ییٚمۍ کہِ ذٔریہِ سون روزگار چھُ بَڑان

اَگر أسۍ اَمبٕرۍ نِمو یا ڈوٗنۍ نِمووکھ یا بیٚیہِ کانٛہہ دال نِمووکھ أسۍ دال چھِ تَمام کانٛہہ مَذہَبٕکۍ لوٗکھ چھِ کھٮ۪وان دال أسۍ چھِ دال وۄپداوان ییٚتہِ پَتہٕ چھِ أسۍ نِوان نٮ۪بَر پَتہٕ چھِ کٕنان پَتہٕ چھِ تَتھ پونٛسہٕ یِوان تہٕ پَتہٕ چھِ ییٚتہِ ییٚمۍ کہِ ذٔریہِ چھِ أسۍ اَکھ پانَس واتان فٲیدٕ بیٚیہِ چھِ بٲقِیَن دَہَن نَفرَن تہِ واتان فٲیدٕ بٲقیَن دَہَن تہِ واتان روزگار تِمَن چھِ کامہِ دۄہ بَنان بٲقی چیٖز بَنان اَگر أسۍ اَمبٕرۍ نِمووکھ اَمبٕرۍ اَمبٕرۍ چھِ أسۍ واہراتَس منٛز أسۍ ییٚتہٕ اَمبٕرۍ کَران سِٹاٹ اَمبٕرۍ وۄپداوٕنۍ تہٕ یِم أسۍ آز ہَردَس منٛز پَتہٕ نومبَر ڈٮ۪سَمبَرس منٛز پَتہٕ والان چھِ کُلیو پٮ۪ٹھ پَتہٕ چھِ أسۍ نٮ۪بَر سوزان یا پنٛنِسٕے ڈسٹِرٛکَس منٛز چھُ کٕنان أکِس اَکھ کٕنان بٲقِیَن لوٗکَن کٕنان تہٕ کہِ ذٔریہِ چھِ واتان فٲیدٕ ییٚتہِ چھِ زیادٕ یِوان وۄپداونہٕ دانہِ دانہِ چھِ أسۍ کَران زیادٕ تَر یوٗز أسۍ چھِس دانہِ وۄپداوان أسۍ وہرٕ سونٛتھٕ کِنۍ لاگان چھِ أسۍ دانہِ پَتہٕ چھِ أسۍ وۄپداوان ییٚتہِ پَتہٕ چھِ أسۍ ہَردٕ کِنۍ یہِ لونان یُس پَتہٕ أسۍ پانسٕے چھِ کَران اِستعمال کٕنان چھِنہٕ تیوٗت لوٗکھ یہِ کیٚنٛہہ تہٕ وۄنۍ اَتھ چھِ کَران أسۍ زیادٕ پہنَسَے کھٮ۪نہٕ خٲطرٕ اِستعمال ییٚمۍ کہِ ذٔریہِ أسۍ پَنٕنۍ پونٛسہٕ چھِ بٲقی پونٛسہٕ چھِ بَچان اَسہِ چھِنہٕ پٮ۪وان اورٕ یورٕ توٚمُل گَرُن کیٚنٛہہ سبزی اَگر وٕچھو أسۍ سبزی تہِ وۄپداونہِ سبزی سبزی چھِ وَدا وۄپداوان کینٛہو چھُکھ لٲگۍمٕتۍ گرٛیٖن ہاوُس وارِ چھَکھ لاجمَژٕ یِمَن منٛز أسۍ وَنٛدَس منٛز تہِ چھِ کیٚنٛہہ سبزی کَران تَیار سبزی چھِ أسۍ کَران تیار تہٕ پَتہٕ چھِ أسۍ وہراتَس سونٛتھٕ کِنۍ کٕنان اَسہِ چھِ کیٚنٛہہ وۄنۍ أسۍ چھِ کیٚنٛہہ واریاہ کیٚنٛہہ سبزی چھِ أسۍ ییٚتہِ وۄپداوان یِم اَسہِ پَتہٕ پَتہٕ کٕنان چھِ أسۍ چھِنہٕ تِم أسۍ چھِ واریاہ کیٚنٛہہ سبزی ییٚتہِ وۄپداوان أسۍ چھِ وَنٛدَس منٛز اَسہِ چھِ کیٚنٛہہ گرٛیٖن ہاوُس تہِ چھِ لوٗکھ لٔگۍمٕتۍ لاگنہِ تہٕ یِمو منٛز وَنٛدَس منٛز چھِ أسۍ سبزی کیٚنٛہہ کَران تَیار وۄپداوان تہٕ پَتہٕ چھِ أسۍ سونٛتھٕ کِنۍ تِم کٕنان أسۍ سونٛتھٕ کِنۍ چھِ أسۍ تِم پَتہٕ کٕنان أسی یَنہٕ یہِ وَہراتَس منٛز چھِ کیٚنٛہہ سبزی وۄپداوان أسۍ پَتہٕ چھِ أسۍ کٕنان تِم مارکیٹَس منٛز نِوان مارکیٹَس منٛز ژھٕنان چھِ أسۍ کٕنِتھ أسۍ یَنہٕ تِم کہِ ذٔریہِ یہِ سٲنۍ معٲشِیَت ہُران سون اِکانمی چھِ ہُران اَگر أسۍ کیٚنٛہہ مٮ۪وٕ چھِ ڈوٗنۍ چھِ اَمبٕرۍ چھِ بٲقی کیٚنٛہہ چیٖز چھِ وۄپداوان تِمَن ہٕنٛز ذٔریہِ تہِ چھِ سٲنۍ معٲشِیَت ہُران تہٕ اَگر پانَس بَنان چھُو روزگار تہٕ بیٚیَن دانہٕ تہِ چھِ بَنان اَسہِ تَمہِ سۭتۍ روزگار تَمہِ سۭتۍ چھِ أسۍ بٲقِیَن دَہَن تہِ واتان فٲیدٕ تہٕ پَنٛنِس علاقَس واتان چھُ فٲیدٕ پَنٛنِس سوسایٹی واتان چھِ فٲیدٕ اَگر اِکانمی ییٚتہِ ٹھیٖک روزِ اَسہِ چھِ فٲیدٕ واتان